ہیٚلو یہِ چھِ حظ ڈیٚلِؤری باے مےٚ حظ کَریو اوٚتامَتھ تُہنٛدِ رَیسٹُورنٛٹ پؠٹھٕ پِزا آڈَر تہٕ مگر مےٚ حظ چھُ تَتھ گوٚمُت آڈ یہِ ایٚڈرَس غَلَط مےٚ اوس دِیُن پیرَس آباد بۄنہٕ پوٗرا تہٕ مےٚ دیُت پیرَس آباد پؠٹھ پوٗرا